اَز برونٛٹھ رٮ۪تھ کھنڈ اَنے مےٚ مِکسر پننہِ سہوٗلیت خأطرٕ پننہِ گرٕچہِ آسأیشہِ خأطرٕ مگر تَتھ گو مسلہٕ یہِ بہٕ چھُس سُہ لاگان سُہ چھ کیٚنٛہہ چیٖز اَصل پأٹھۍ مِکٔس کران وۄنٛۍ اگر تَتھ منٛز ترٛاوو دالچیٖن رۄنٛگ وۄنٛگ کیٚنٛہہ تَتھ چھ بلیڈ فُٹِتھ یِوان بیٚیہِ حظ نہ حظ چھ تَتھ آٹوٗکٹ تہِ کہیٖنۍ سُہ چھُنہٕ چایلڈ سیف تہِ کیٚنٛہہ